ہیلو وعلیکُم السلام

اہَن حظ آ أسۍ حظ کران ٹُورِسٹَن ہاوان پِکنِک سٕپاٹ وِکنِک سٕپاٹ یوٚت تِمَن گَژھُن آسہِ

ہے کیٚنٛہہ نَہ حظ چھُنہٕ عٲش حظ کرناوہوٚتھ ژٕ حظ کرناوہوٚتھ عٲش اہَن حظ ادٕ کِیاہ اہَن حظ بِلکُل یہِ حظ چھےٚ تۄہہِ خٲطرٕ یہِ تۄہہِ چۄیِس آسہِ تہِ یہِ بادَم وٲر چھِ مۄکدُم صوبُن چھِ ڈل لیک چھُ پٕری محل چھُ بادَم وٲری چھِ نشاط چھِ ہٲروَن چھُ تُہۍ کوٚت کٔرِو پریٚفَر پسند کوٚت کٔرِو تُہۍ مےٚ حظ باسان ؤنکیس روزِ تۄہہِ خٲطرٕ صحیٖح پٕری محل چھُ اصل جاے اہَن حظ آ اہَن حظ تتھ چھُ ڈل تہِ ڈل کیاہ ڈل تھرے چھِ سُہ یوان سورٕے اہَن حظ آ تَپٲری چھِ سُہ وَتھ تَتہِ پٮ۪ٹھ چھِ یوان پوٗرٕ سری نگر سِٹی یوان سٲرٕے اَتھِ تَتہِ پٮ۪ٹھ چھِ یِوان درگاہ اَتھِ تَتہِ پٮ۪ٹھ چھِ یوان اہَن حظ آ ہٲروَن تہِ ہٕے نِمَو تُہۍ اہَن حظ ہٲروَن تہِ چھِ اَپٲری آ آ بیٚیہِ نِمَو یَپٲرۍ تۄہہِ حظ روزَن تۄہہِ روزَن کاہ شتھ رۄپیہِ پٕر ڈے آ أسۍ حظ ہٮ۪کَو ژور پانٛژھ جایہِ کٔرِتھ أکِس دۄہَس منٛز کَوَر بیٚیہِ نِمَو بیٚیہِ چھِ اسہِ بنٲومٕژ بیٚیہِ چھِ اسہِ ییٚتہِ سٕماٹ سِٹی اکھ تور تہِ کرناوَو تۄہہِ چَکر تور چھِ ؤنۍ کیٚس ٹوٗرِسٹن ہٕنٛدۍ رَش اصل اَہن حظ پولو وِو حظ نِمَو تُہۍ تَتہِ چھِ سٕماٹ سِٹی بنٲومٕژ اسہِ تور تہِ نِمَو تُہۍ تَتہِ تہِ کرناوَو تۄہہِ چَکر اہَن حظ آ آ آ اہَن حظ کیٚنہہ چھِنہٕ پرواے کرناوَو تۄہہِ آرام سان آ یہِ تۄیہِ خۄش کَرِ بہٕ کرناو بیٚیہِ تہِ حظ چھِ واریاہ جایہِ بادام وٲرۍ چھِ ووٚنوٕ مےٚ تۄہہِ آ تُہۍ کٔرزیو مےٚ کال تہِ بہٕ آسہٕ ریڈی آ تُہۍ وٲتۍزیو چلو شُکر چلو